ہیٚلو سلام وعلیکُم تُہۍ چھِو حظ مسالہٕ کٕنان مےٚ حظ ٲسۍ کٲشِرۍ مَرژٕوانٛگَن تہٕ کٲشِرۍ بٲدیان اوس مےٚ ضروٗرت حظ مگر پرٛایِز ؤنِو

ٹھیٖک پَتہٕ کیُتھ اَمہِ سۭتۍ سیُن گژھان

چلو جِناب شُکریہ تیٚلہِ یِمو أسۍ صُبحن